اَگر أسۍ کَتھ کَرو یُس لیٚزر ٹایم اَگر اَمِچ کَتھ کَرو أسۍ ییٚلہِ تہِ مےٚ زانٛہہ فرٛی ٹایِم مِلان چُھ بہٕ چُھس موسٹلی اَگر بہٕ گرِ آسہٕ أنٛدرٕکنۍ بِہتھ تیٚلہِ چُھس بہٕ گیم گنٛدان بیتٕلۍ گریٚونٛڈ یَتھ أسۍ پب جی چھِ وَنان تیٚلہِ چُھس بہٕ سۄ گیم گنٛدان تمہِ ساتہٕ ییٚلہِ بہٕ فری ٹایم مِلہِ مےٚ ییٚمہِ ساتہٕ مےٚ آسہِ اَمہِ علاوٕ اَگر نہٕ بہٕ یہِ اکھ کَرٕ تیٚلہِ چُھس بہٕ کَران کٲم چُھس بہٕ نٮ۪برٕ کنۍ وٲر تیٚلہِ چُھس بہٕ وارِ منٛز بیٚہوان تہٕ تٔتی آسان یِمن کُلٮ۪ن وُلٮ۪ن دِوان نظر تیٚلہِ چُھس بہٕ تِمنے کُن آسان کَران تَتہِ چھِ أسہِ ژوٗنٛٹھۍ کُلۍ تِمن چُھس بہٕ نظر دِوان سکیب ما چھِ کھٔژمٕژ یا باقٕے باقٕے چیٖز پرابلِم ما چھِ کینٛہہ پنس ما چھِ کینٛہہ پرابلِم یِمو منٛز تہٕ کمہِ آیہِ چھُ پن کُلۍ چھا ٹھیٖک مٔنٛزۍ چھِ گگر لگان کُلس تمِچ سۄ نظر دِوان یا اگر اگر نہٕ یہِ آسہٕ کران تیٚلہِ چھُس بہٕ کران کٲم تیٚلہِ چھُ مےٚ گرس منٛزٕے ترومُت بہٕ چھُس کرکٹ گندان تہٕ مےٚ چُھ ترومت گرَس منٛزٕۍ اکھ بال چھِ مےٚ أنۍ مژٕ ٹیٚنِس بال سۄ چھِ مےٚ ترٲمٕژ اَلہِ ونٛد تہٕ مےٚ چُھ بیٚٹ گرِ تھومُت تَمہِ خٲطرٕ بہٕ چُھس نہٕ تَتھ سۭتۍ پریٚکٹِس کَران فار تھٹۍ مِنٹ فار فوٹی مِنٛٹ فار فِفٹی یا گنٛٹس تہِ مٔنزۍ چُھس بہٕ آسان تٔتھۍ سۭتۍ گنٛدان تہٕ اَمہِ علاوٕ اَگر نہٕ یتہِ بہٕ کَرٕ تیٚلہِ نیرٕ بہٕ نٮ۪بر کُن دِمہٕ بہٕ چکرا وکرا اورٕ یورٕ اَسہِ چُھ نزدیٖکۍ ییٚتٮ۪ن درگاہ تیٚلہِ گژھو تُکنوے پہرَس کھنٛڈس تورٕ چُھ فریٚش ایٚر چُھ آسان تہٕ دِوان چھِ تُکُن نظر یا اَگر نہٕ یہِ کَرو تیٚلہِ چُھ أسۍ نزدِیٖک ییٚتھس اکھ کول وَسان ڈٔڈی کَنال چُھ تَتھ ناو تہٕ تیٚلہِ چھِ گژھان توٚتٕے یِوان تٔتی سران کٔرِتھ یِم چھِ کینٛہہ ایٚکٹیٚوٹیز یِم بہٕ کران چھُس اگر بہٕ گرِ فری آسہٕ